بالکل بہٕ ونہو تۄہہِ اَتھ رِلیٹِڈ یہِ تُہۍ زانُن چھُو یژھان کہِ کیٛاہ سا بہٕ چھےٚ سا پارٹ آف مڈٕل جنریشَن ٲں یۄس حظ مٲنۍ زیٛو تُہۍ اولڈَر تہٕ ینٛگر جنریشَنَس بِٹویٖن چھیٚس

یِم چھِ زٕ اَکھ دٕ مُختلف جیسے جنریشَن گیپ چھِ ہر کٲنٛسہِ منٛز آسان یہِ چھُنہٕ وُنٛکیٚن یہِ کَتھ کیٚنٛہہ کہِ أسۍ ونو جنریشَن گیپ یہِ ٲس گۄڈٕ پٮ۪ٹھ تہِ آسان جنریشَن گیپ مطلب یۄس سٲنۍ گۄڈٕنیٚتھ جنریشَن ٲس یۄس مطلب اسہِ گرٛینٛڈ جنریشَن ونو أسۍ گرٛینٛڈ مَدٲرٕس گرٛینٛڈ فادٲرٕس جنریشَن سۄ جنریشَن ٲس اَکھ الگ اَکھ جنریشَن آے ایم بہٕ چھیٚس یَنٛگر وَن مےٚ پتہٕ چھِ میرے جو پیریٚنٛٹٕس ہیں پیریٚنٛٹٕس کی ایک جنریشَن ہے اُس کے بعد میں بہٕ تہِ چھیٚس اَکھ جنریشن ٹھیٖک چھا تہٕ جنریشن کیٛاہ چھُ جنریشَن گیپ کیٛاہ گٔے اَتھ رِلیٹِڈ ونو أسۍ تۄہہٕ ٲں اَتھ متعلق تہٕ بیسِکٔلی کیٛاہ چھِ آسان یۄس یہِ جنریشَن گیپ چھِ آسان یُس مےٚ ٲں گرٛینٛڈ فادَر تہٕ گرٛینٛڈ مدَر ٲس تِمو وُچھ اِکھ الگ اَکھ دنیا تِمو وُچھ الگ اَکھ حساب پتہٕ ٲس سٲنۍ جنریشَن اسہِ وُچھ بدل اَکھ حساب سانیٛو پیرنٛٹسو وُچھ بدل اَکھ حساب یۄس مےٚ گرٛینٛڈ فادر گرٛینٛڈ مدرِ ہنٛز جنریشن ٲس تَمہِ وقتہٕ اوس مسلہٕ یہِ کہِ تَمہِ وقتہٕ اوس نہٕ نَہ فون نَہ ٲسۍ گیس دان نَہ ٲسۍ تَمہِ وقتہٕ اوس بدل اَکھ جنریشَن تَمہِ وزۍ کیٛاہ ٲسی تَمہِ وزۍ ٲسۍ ٲں ٲں دانَس پٮ۪ٹھ ٲسۍ بتہٕ سیٛن رنان ٲں بٔتۍ ٲس نہٕ تہٕ شمع اوس مطلب وارٕ وار وار بہٕ چھِسو تۄہہِ ونان تہنٛز جنریشَن برٛونٛٹھٕچۍ کَتھ کران کہِ تہنٛزِ جنریشنہِ منٛز ٲس بٔتۍ مگر بہٕ چھِسو ونان تۄہہِ جنریشَن ٹُو جنریشَن چھِ چینٛج یوان تہنٛز سونٛچ چھِ اَکھ الگ تَمہِ وزۍ ٲسۍ پرنَس لیٚکھنَس ٲں مٲنۍ تو تُہۍ پنٛژاہ فیٖصد نہٕ کیٚنٛہہ ٲں مٲنۍ تو تُہۍ پنٛژاہ فیٖصد ٲسۍ تَتھ پرنَس لیٚکھنَس دوان یہِ چلو بچہِ پرناوہون لیٚکھناوہون پتہٕ یۄس میٛٲنۍ پیریٚنٛٹَن ہنٛز جنریشَن آیہِ تَمہِ وزۍ ٲسۍ نمَتھ پٔرسنٛٹ ٲں ونان کہِ بچہِ پرناوہون لیٚکھناوہون وُنٛکیٚس یۄس میٛٲنۍ جنریشَن چھِ اَتھ منٛز چھِ ونان ہَتھ پٔرسنٛٹ نہٕ کیٚنٛہہ اَکھ ہَتھ تہٕ دَہ پٔرسنٛٹ بچہِ اسہِ تٔعلیٖم کۭژاہ أہم چھِ یِم سٲری چیٖز بنے واریاہ أہم یۄس سٲنۍ مگر یۄس سٲنۍ گرٛینٛڈ جنریشَن یعنی کہِ گرٛینٛڈ جنریشَن چھیٚس بہٕ ونان یۄس گرٛینٛڈ مدَر نانۍ بٕڑۍ بَب تہنٛز اَکھ جنریشَن ٲس تِم ٲسۍ وا تِم چھِ واریاہ سیٛدۍ سادہ لوٗکھ تِمن چھُنہٕ نیٚٹَس سۭتۍ کانٛہہ کۄنیٚکشَن تِمن چھُنہٕ فونَس سۭتۍ کانٛہہ کۄنیٚکشَن تِمن چھُ تِم چھِ ماے محبت بھرَن وٲلۍ لوٗکھ یۄس پتہٕ سۄ دوٚیِم جنریشَن آیہِ تَمہِ پتہٕ تِمن پتہٕ ہنٛز جنریشَن تِمو تِم چھِ انٹَرمیٖڈیٹ تِمو وُچھ ٲں أڑ ہنا یہٕ أڑ ہنا یہِ تِمن ہنٛد تہِ چھَنہٕ سۄ تہنٛز تہٕ چھَنہٕ یہِ فُل جنریشَن کیٚنٛہہ پتہٕ تَمہِ پتہٕ کیٛاہ گٔے کٲم تَمہِ پتہٕ آیہٕ سٲنۍ جنریشَن اسہِ وُچھ پوٗرٕ لایف مطلب زندگی ٲں نٔو اَکھ ماڈٔرنازٕڈ زندگی وُچھ اسہِ مطلب گۄڈٕنیٚتھ ٲس میٛٲنۍ نانۍ سۄ آسہِ ہا اَتھہٕ سۭتۍ پلوٚو چھَلان سۄ آسہِ ہا اَتھہٕ سۭتۍ چھۄکھ کڑان باقٕے سٲری چیٖز آسہِ ہا اَتھہٕ سۭتۍ کران ٲں ہیٚرِ بۄن صفٲیی وفٲیی تَمہِ وزۍ اوس نہٕ ویکیٛوم کٔلیٖنَر تِم ٲسۍ نہٕ باقٕے چیٖز تہنٛز اَکھ جنریشَن ٲس اَکھ ڈفریٚنٛٹ جنریشَن پتہٕ کٔر ساینَسَن ترقی وار وار وار وار تہٕ بنے پتہٕ ٲں سٲنۍ یِم پیرینٛٹسَن ہنٛز جنریشنہِ ٲں تِم آسہِ ہان مِڈلَس منٛز تہٕ بنے میٚشیٖنہٕ بنے ہُم چیٖز تہٕ یِم چیٖز تہٕ گوٚو یہِ سورُے چینٛج تَمہِ پتہٕ ییٚلہِ پتہٕ سٲنۍ جنریشن آیہِ اسہِ وُچھ پوٗرٕ ٲں فُلی آٹومیٹِک وُچھ اسہِ چیٖزٕ ییٚمہِ سۭتۍ زن اسہِ ٲں مُختلف اَکھ سونٛچ بنے یۄس سونٛچ نہٕ نارمل کامَن ٲں مطلب اسہِ بنے اکھ مُختلف سونٛچ تِمن ہنٛز سونٛچ ٲس اَکھ سونٛچ وۄنۍ کھُلے اسہِ ذہنٕکۍ دریٖچہِ کیٛازکہِ اسہِ منٛز دیٛتُکھ علم دیٛتُکھ اسہِ زیادٕ مگر یہِ تہِ سمجھِو زِ نہٕ تُہۍ کیٚنٛہہ کہِ یِم سٲنۍ گرٛینٛڈ جنریشَن چھِ یۄس سٲنۍ جنریشَن دَ نانہِ بٕڑۍ بَب سٕنٛز یا تِمن منٛز چھُنہٕ اگر تِمن منٛز علم کَم چھُ نا مگر تِمن منٛز چھُ شعوٗر علمَس سۭتۍ سۭتۍ گژھہِ شعوٗر آسُن علم چھُ ہر کٲنٛسہِ نَش آسان ہیٚکہِ ٲسِتھ سٲری پریٚن سٲری کریٚن علم حٲصل مگر علمَس حٲصل کرنَس سۭتۍ سۭتۍ گژھہِ أکِس انسانَس منٛز اَکھ شعوٗر آسُن سُہ شعوٗر چھُنہٕ یِتھٔے کٔنی یوان انسانَس منٛز سُہ چھُنہٕ نارمَل چیٖزَن پٮ۪ٹھ یوان أکِس انسانَس منٛز سُہ شعوٗر کیٚنٛہہ سُہ شعوٗر چھُ کرُن پیٚوان تَمہِ موٗجوٗب چھِ آسان گھرِچ تٔعلیٖم ضروٗرت ییٚتھ زن أسۍ موٛارَل ایٚجوکیشَن أسۍ ونان یۄس زن سکولَن منٛز ٲس یوان دنہٕ مگر آزکل چھَنہٕ سۄ تہِ یوان دنہٕ کہیٖنۍ آزکل چھِ تَمہِ نَش تہِ لوٗکھ مطلب ٲں گۄڈٕنٕکۍ پرٛانہِ زمانہِ کیٛاہ ٲسۍ گۄڈٕ ییٚلہِ بچہِ گھرَس منٛز اوس أمِس اوس گھرَس منٛز اوپ ژوپ یوان کرنہٕ وۄنۍ چھِ آز سکوٗلَن منٛز تہِ کران یہِ تہِ کران مگر تاہم چھُ مےٚ چھُ باسان کیٚنٛہہ کمی چھِ یٚتیٚن سٲنۍ ماڈٲرٕن یِم چھِ ٲں بچہِ چھِ تِمن چھُکھ زیادٕ یوان فون دنہٕ تِم کیٛاہ ہیٚچھیٚن فونَس پٮ۪ٹھ فونَس پٮ۪ٹھ چھَنہٕ تِمن وُنہِ پاے وُچھُو بہٕ چھیٚس اَکھ ینٛگر جنریشَن مےٚ چھِ پاے مےٚ چھِ فونَس پٮ۪ٹھ کیٚنٛہہ کٲم کرٕنۍ یا کیٚنٛہہ سٔرٕچ کرُن یا کٲنٛسہِ فون کرُن یا پرنَس رِلیٹِڈ کیٚنٛہہ یا بیٚیہِ کیٚنٛہہ یہِ مےٚ مےٚ چھُ اَکھ دماغ کہِ اگر بہٕ کیٚنٛہہ بہٕ ہیٛکہٕ صحیٖحَس تہٕ غلطَس منٛز اَتھ منٛز ہیٚکہٕ بہٕ کٔرِتھ فرق لیکن آزکل چھِ لۄکٹیٚن لۄکٹیٚن بچیٚن دوان فون اَمہِ پتہٕ یِمن چھَنہٕ بچیٛاریٚن پیٚیی آسان اسیٚے اَتھ فونَس پٮ۪ٹھ کرُن چھُ تہٕ کیٛاہ چھُ کرُن یِمن چھُنہٕ سُہ یوان وَننہٕ کہیٖنۍ تہٕ یِم کیٛاہ چھِ کران یِمن یہِ بُتھہِ پیٚوان چھُ یِم چھِ نیٚٹ کھُلاوان یہِ یِمن بُتھہِ پیٚوان چھُ یِم چھِ تہِ وُچھان تہٕ سُہ چھُنہٕ یہنٛدِ خٲطرٕ صحیٖح آسان کیٚنٛہہ سۄ چھَنہٕ یہِ سۄ سٹیج چھَنہٕ یہنٛدِ خٲطرٕ صحیٖح آسان کیٚنٛہہ سۄ ٹ سٹیج چھِ یہنٛدِ خٲطرٕ غلط آسان اس لیے چھیٚسو بہٕ تۄہہِ گُزارش کران اگر تۄہہِ بچہِ چھُو اگر تۄہہِ یِمن موبایل چھُو دِنۍ یِمن دیو تَتھ ایجہِ منٛز ییٚتھ منٛز یِمن فکر منٛد آسیٚن ییٚتھ منٛز یِمن پاے آسہِ کہِ اسہِ کمہِ موٗجوٗب چھُ یہِ وَٹ اَمیٛک پٔرپَز کیٛاہ چھُ اسہِ کیٛازِ چھُ یہِ یوٗز کرُن اَتھ کیٛاہ پٔرپزا چھُ تہٕ سُہ چیٖز چھُ واریاہ أہم تَمہِ باوجوٗد پتہٕ ییٚلہِ یِم اَتھ پٮ۪ٹھ کیٚنٛہہ وُچھیٚن تُہۍ اگر وۄنۍ لۄکٕٹۍ بچہِ آسیٚن یِم وَننو تۄہہِ اسہِ چھُ سکوٗل یِتھ کٔنۍ کرُن أسۍ پرو أتھی پٮ۪ٹھ یَمن تھٲیو نظر یِمن کرِو گایڈ رایٹ پاتھ صحیٖح صحیٖح وَتھہِ کُن وَتھ چھِ تَتھ کُن کٔرۍ ہوٗکھ گایڈ سُہ چھُ واریاہ اَکھ أہم چیٖز آسان